میٲنۍ ساروی کھۄتہٕ بٔڑ کامیٲبی چھِ یہِ کہِ بہٕ چھَس اکھ اُستاد تہٕ اکھ اُستاد آسنہٕ باپَتھ چھَس بہٕ وَنان کہِ یہِ چھِ ساروی کھۄتہٕ بٔڑ کامیٲبی تِکیازِ اکھ بَچہٕ پَرناوُن تٔمِس کیٚنٛہہ یہِ پانَس نِش علِم آسہِ تہِ تٔمِس منٛز دیُن تہِ تٔمِس تام واتناوُن یا یِتھٕے کٔنۍ واریاہَن بَچن تام چھ أسۍ یہِ علِم پنُن واتناوان یہِ پانَس نِش چھُ اسہِ علم رۄبن دیُتمُت چھُ یہِ چھِ أسۍ باقٮ۪ن تامَتھ واتناوان اَمہِ سۭتۍ چھُ باقٮ۪ن تہِ فٲیدٕ مِلان اَمہِ سۭتۍ چھُ قومَس تہِ فٲیدٕ مِلان اَمہِ سۭتۍ چھُ سٲنِس سَماجس فٲیدٕ مِلان اَمہِ سۭتۍ چھُ ساٮنٮ۪ن بَچن فٲیدٕ مِلان یِم بَچہٕ سٲنۍ نیشن بِلڈٲرٕس چھِ آسان تِم چھِ پَتہٕ تَمہِ سۭتۍ واریاہ زیادٕ فٲیدٕ تُلان تہٕ تِم چھِ پَکان برۄنٛہہ یہِ چھِ ساروی کھۄتہٕ بٔڑ کامیٲبی تہٕ فخر تہِ چھُ مےٚ پَنٕنہِ لایفہِ منٛز أتھۍ کَتھہِ پٮ۪ٹھ پَنٕنہِ زنٛدگی منٛز أتھۍ کامہِ پٮ۪ٹھ کہِ بہٕ چھَس اکھ الحمدللہ اکھ کامیاب ٹیٖچر یۄس پَنٕنِس بَچس یہِ تہِ مےٚ پانَس نِش عِلم چھُ رۄبن دیُتمُت تہِ چھَس بہٕ پنٕنِس بَچس نِش واتناوُن چاہان تہٕ تٔمِس چھَس بہٕ اَصٕلہِ کھۄتہٕ اَصٕل دیُن چاہان تہٕ تٔمِس چھس بہٕ تَتھ پَنٕنِس فیٖلڈس منٛز یُس پنُن فیٖلڈٕ چھُ مےٚ یا یتھ یژھ کِتاب بہٕ تٔمِس یۄس سِبجیکٹ بہٕ تٔمِس پَرناون چھس سُہ چھَس بہٕ تٔمِس اَصلہِ کھۄتہٕ اصٕل پٲٹھۍ پرناوان تہٕ تٔمِس تَتھ منٛز ماٹِویٹ کران تہٕ سُہ بَچہٕ چھُ تَتھ منٛز پتہٕ اَصٕل پٲٹھۍ برونٛہہ کُن پَکان